ہیلو وعلیکُم سلام ٹھیٖک پٲٹھۍ چھِو آں کَر کھیٚو کَر کھیٚو اچھا ٹھیٖک چلو ڈایِٹ وایِٹ کھیٚیِو اصٕل بییٚہِ ٲسِو کران صُبحے واک ایٚکزرسایِز ڈایِٹس پیٚٹھ دِیِو دھیان تۄہے گھنٹہٕ کھنٛڈ ٲسِو دۄہس منٛز دِوان ایٚکزرسایِزِ تہٕ ہاں بیٚیہِ نہٕ بیٚیہِ کھیٚیِو ڈایٹا وایٹا اہن حظ چھُ حظ